بہٕ کَرٕ ڈِسکرٛایب ٹرٛین گۄڈنیٚتھٕے ٹرٛین چھِ آسان ٲں ریٚکٹیٚنٛگیولَر شیپہِ ہنٛز ڈَبہٕ دار تَتھ منٛز چھِ واریاہ زیادٕ سٕپیس آسان سیٖٹہٕ دٔہ تٕرٛہ یِم بیٚیہِ چھِ أکِس سیٖٹہٕ پٮ۪ٹھ ہیٚکان ترٛےٚ ژوٗر بِہتھ آرام سان شیٖشہٕ ویٖشہٕ آسان اصٕل پٲٹھۍ فین وین چھِ آسان واریاہ اصٕل پٲٹھۍ ٹرٛیوٕل کَرنَس منٛز چھِنہٕ کانٛہہ تہِ دِقت یِوان ٹرٛینہِ منٛز بیٚیہِ چھِ ٹایم تہِ بَچان واریاہ سیٖٹن پٮ۪ٹھ چھِ آسان اصٕل اِنسان کَمفٲرٹیبٕل آرام سان بِہتھ تِم چھِ آسان واریاہ ڈوٕن ڈیٚولَپ ٹرٛینہٕ تِمَن ڈیٚنلوپ آسان ترٛٲیِتھ تھرم وال ٹُو وال آسان ترٲیِتھ تِمَن سیٖٹَن یَتھ پٮ۪ٹھ اِنسان آرام سان چھِ بِہِتھ ہیٚکان کَمفٲرٹیبٕل ٲں تِمَن پٮ۪ٹھ ہیٚکہِ اِنسان شۄنگِتھ تہِ تمہِ آیہِ چھِ تِم سیٖٹہٕ آسان اِنٛجیٚن یُس اِنٛجیٚن تَمیُک چھُ واریاہ زیادٕ اصٕل تِکیٛازِ تِیٖتہِ ہان سَواریٚن ہُنٛد بوٗجھ چھُ تُلان سُہ بوٗر تُلان سۄ ٹرٛین تمنٕے چھِ ییٚتہِ زیادٕ سَوٲرۍ آسان تِم چھِ پَتہٕ تِمَن ہُنٛد بوٗر تہِ تُلان تٔتھۍ اِنٛجنَس تام چھِ سٲرٕے ٹرٛین آسان اگر نہٕ اِنجیٚن سیوٚد آسہِ تہٕ ٹرٛین تہِ پَکہِ نہ کِہیٖنۍ اِنجنَس تامٕے چھُ سورٕے کیٚنٛہہ شوٗر شوٗر چھِنہٕ آسان بالکُل تہِ کِہیٖنۍ ٹرٛینہِ منٛز تَتھ منٛز یِم سَوارِ چھِ آسان تِم تہِ چھِ آسان اصٕل ڈیٚولَپٕڈ اِنسان یِم تَتھ منٛز کھَژان چھِ تِمَن چھِ پاے آسان زِ اگر شوٗر کَرو أسۍ یۄس بیٛاکھ سوٲرۍ اسہِ لَڑِ چھِ یِمَن واتہِ تکلیٖف سانہِ شورٕ سۭتۍ تِمَن چھِ پاے آسان زِ شوٗر کَرُن چھُنہٕ ضروٗری ٹرٛینہِ منٛز کیٚنٛہہ یَتھ منٛز چھِ دٔہَن مِزازَن ہٕنٛدۍ دٔہ نفر بِہتھ آسان أکِس گژھہِ نہٕ شوٗر خۄش کیٚنٛہہ بیٚیِس اگر گژھان تہِ اسہِ پَزِ نہٕ کَرُن شوٗر کیٚنٛہہ ٹرٛینہِ منٛز نۄیِز چھُنہٕ بلکل تہِ آسان تَتھ منٛز کِہیٖنۍ تِکیٛازِ تَمہِ سۭتۍ چھُ نۄیِز پوٚلوٗشَن تہِ پھٔہلان ویٖلٕز یِم تٔمِکۍ چھِ تِم چھِ واریاہ زیادٕ مضبوٗط آسان اگر نہٕ تِم مضبوٗط آسہِ ہان تہٕ ٹرٛین تہِ ہیٚکہِ نہٕ پٔکِتھ ویٖلزو وَرٲے کیٚنٛہہ ٹٲرو وَرٲے کیٚنٛہہ تَمِکۍ ٹٲر چھِ شِشتٕرُو آسان گوٗل تِم تہِ چینُو سۭتۍ آسان کَنیٚکٹہٕ کٔرِتھ جُڑِتھ پَتہٕ چھِ تِمَے پَکناوان باقیَن ڈَبَن تہِ ڈَبَن پٮ۪ٹھ ڈَبہٕ آسان کَنیٚکٹہٕ کٔرِتھ جُڑِتھ تَتھ سۭتۍ پَکان تِم ٹٲر چھِ واریاہ زیادٕ دٔرۍ آسان بیٚیہِ چھَنہٕ تِمَن زیادٕ سۄ ٹاسٕراے وۄتھان کیٚنٛہہ ٹرٛیکٕس یِم یُس ریلوے ٹرٛیک چھُ آسان سُہ چھُ واریاہ زیادٕ سٕپیس کَم رَٹان واریاہ زیادٕ فُٹہٕ زٕ ترٛےٚ چھِ رَٹان سُہ سٕپیس جگہ پَنٕنۍ یَتھ منٛز سُہ واتان چھِ تہٕ تٔتھۍ پٮ۪ٹھ چھِ پَتہٕ ٹرٛین تہِ پَکان ٹٲر تہِ چھِ آسان زٲیِل تٔمِکۍ واریاہ شوٗر تہِ چھُنہٕ وۄتھان کِہیٖنۍ ٹرٛیکَس پٮ۪ٹھ چھِ کَنیٚن ہنٛدۍ آسان یِم تِم بالہٕ کَنہِ چھِ چیٖرِتھ آسان تِم لۄکچہِ لۄکچہِ کَنہِ تمنٕے ہنٛدۍ چھِ آسان ریلوے ٹرٛیک بَنٲیِتھ تہٕ ریلوے ٹرٛیکَن پٮ۪ٹھ چھِ آسان پَنٕنۍ پَنٕنۍ ڈیٚوٹی ییٚمِس دِنہٕ آمٕژ پُلسہٕ وٲلس تِم چھِ آسان ڈیٚوٹی دِوان واریاہ اصٕل باسیو مےٚ ٹرٛینہِ منٛز سفر کَرُن واریاہ کَمفٲرٹیبٕل اِنسان آسان آرام سان ٹرٛینہِ منٛز کِراے تہِ چھِ بَچَتھ یِوان باقٕے گاڑیٚو کھۄتہٕ بَسَن اگر کھَسو تِمَن تہِ کِراے چھِ اَمہِ کھۄتہٕ ڈَبٕل اگر سوموَن کھَسو تِمَن چھِ اَمہِ کھۄتہٕ ژوٗر گَنہٕ کِراے آسان کِرایہِ حِسابہٕ تہِ چھِ ٹرٛین واریاہ اصٕل اگر ٹرٛینہِ منٛز کھَسو اِنسان بیٚیہِ چھِ سۄ تیز تہِ پَکان بیٚیہِ چھِ پونٛسہٕ تہِ بَچان سٲری بیٚیہِ چھِ اِنسان آسان تَتھ منٛز آرام سان بِہتھ زَن تہِ چھِ آسان فایِو سِٹار ہوٹلَس منٛز بِہتھ